یہِ چھِ وَنان تۄہہِ ؤنِو سا پَنُن پسنٛدیٖدٕ موسَم کُس چھُو تۄہہِ تُہۍ کیٛازِ چھُو یہِ لایِک کَران میٛون پسنٛدیٖدٕ موسَم ہسا چھُ تَتھ چھُ ونان ہرُد ہَرُد چھُ مےٚ اَمہِ کِنۍ تِکیٛازِ تَمہِ وِزِ ہسا چھُنہٕ یہِ موسَم نہٕ چھُ زیادٕ گرم آسان نہٕ چھُ زیادٕ سرد آسان بیٚیہِ ہسا چھِ اَتھ اَتھ موسمَس منٛز پرٛتھ اَنٛدٕ خوٗبصوٗرتی آسان بیٚیہِ ہسا چھِ اَتھ منٛز ہر کیٚنٛہہ چاہے سُہ مٮ۪وٕ ٲسِن چاہے سٔہ سٲنۍ سبزی ٲسِن چاہے سٔہ کانٛہہ دال ٲسِن چاہے سُہ کانٛہہ تہِ چیٖز ٲسِن اَتھ منٛز ہسا چھُ سُہ تیار آسان کہِ بیٚیہِ ہسا چھِ اِنسان مطلب اِنسان ہسا چھِ اَتھ فُل ؤرۍیَس آسان یِہَے وَنان کہِ یہِ کَر یِیہِ وۅنۍ آوُس بہٕ تنٛگ تِکیٛازِ اَگر ہسا أسۍ پَنُن کَشمیٖر وُچھَو اگر ہسا چھِ ؤرِی باہ رٮ۪تھ ییٚتہِ ہسا چھِ آسان برابَر سَتَن رٮ۪تَن تۭر روٗد یہِ ہَرُد ہسا چھُ سُہ اَکھ موسَم یَتھ منٛز نہٕ اَسہِ یہِ روٗد ووٗد چھُ پٮ۪وان کِہیٖنٛۍ بیٚیہِ ہسا چھِ اِنسانَس زیادٕ پسنٛد یہِ گژھان اَمہِ کِنۍ تِکیٛازِ اَتھ دو دوران ہسا چھِ آسان خوٗبصوٗرتی واریاہ زیادٕ تہِ بیٚیہِ ہسا چھِ بیٚیہِ اَکھ چیٖز ہسا چھُ یہِ اِنسان یۄس تہِ کٲم اِنسان یۄس تہِ کٲم ییٚژھِ سۄ ہسا ہٮ۪کہِ اَتھ دوران اگر اِنسانَس کیٚنٛہہ تہِ سُہ چیٖز آسہِ کَرُن یُس نَسا أزۍکِس موقعَس منٛز پَتہٕ تۭرِ کُن یِوان چھُ کَرٕنہٕ کِہیٖنٛۍ نہٕ سُہ ہسا چھِ گژھان أتھی منٛز تَوَے ہسا چھِ مےٚ یہِ واریاہ زیادٕ لایِک گژھان بیٚیہِ ہسا چھِ أتھۍ أتھۍ ہردَس منٛز أسۍ دانہِ لونان دانہِ چھۅمبان دال وَٹان مَرژٕوانٛگَن کُلۍ وٹان مَرژٕوانٛگَن تُلان یا باقٕے چیٖز یا دالہٕ ہۄکھناوان اَلہٕ ہَچہٕ ہۄکھناوان وانٛگَن ہۄکھناوان یہِ ہسا چھُ سانہِ خٲطرٕ واریاہ زیادٕ اَصٕل تہٕ مُفیٖد موسَم